اۭں سانہِ گرِ تہِ چھِ واریاہ ٹریڈشَنٕز فَلو گژھان ییٚلہِ أسۍ چاہے کھؠن چھ کھؠوان یا بیٚیہِ چھِ فار اؠگزامپٕل أسۍ ییٚلہِ کھؠن شَروٗع چھِ کَران سانہِ گرِ چھ اَکھ رُٹیٖن اَکھ اَسہِ چھُ اَکھ کَسٹ ٹریڈِشَن اَکھ أسۍ چھ بِسمہ اللہ کَران کھؠنہٕ برٛونہہ بیٚیہِ چھُ ساروی کھۄتہٕ بوٚڈ چیٖز یُس چھُ سُہ چھُ دَستارخان دَستارخان چھ أسۍ تراوان تَتھ پؠٹھ چھ أسۍ سٲری بٲژ بیٚہوان تہٕ کھؠوان چھ تٔتھۍ پیٹھ بیٚیہِ چھ سانہِ گرِ بیٚیہِ چھنہٕ أسۍ بوٗٹھ لٲگِتھ چھنہٕ أسۍ خاص کَر کھؠن پَسند کھؠون پَسند کَران کہیٖنۍ یِم چھ کینٛہہ بیٚیہِ ییٚلہِ کھؠن خَتَم کَرو تمہِ ساتہٕ چھ أسۍ اَلحمدُ اللہ کَران یِم چھ کینٛہہ ٹریڈِشَنٕز یِم سانہِ گرِ فالو چھ گژھان